یوتھٕے أس پہاڑی کھژان چھِ واریاہ کینٛہہ چیز چھِ یِوان تِم بٕتھہِ یِم نہٕ اسہِ سونٛچمٕتۍ آسان چھِ کِہیٖنۍ جیسے اگر بہٕ کتھ کرٕ یُتھٕے أس پہاڑی کھژان چھِ یا کُنہِ تہِ ہایکہِ منٛز کُنہِ تہِ ٹاپس پٮ۪ٹھ گژھنُک سونچان چھِ أسۍ چھِ سونٛچان پتہٕ تتہِ آسہِ یہِ چیٖز ہُہ چیٖز مگر پہاڑی ہنٛدِس اتھ ٹریکس منٛز چھُنہٕ تۄہہِ واریاہ چیٖز مِلان کِہیٖنۍ جیسے اگر بہٕ کتھ کرٕ دُکانن ہنٛز کھیٚن چیٚن کٮ۪ن چیٖزن ہٕنٛز تریشہٕ یٕنٛز یِم چیٖز اِنسان چُھ سونٛچان شاید یِم مِلن مگر یم چیٖز چھنہٕ مِلان سفرٕکِس اتھ دورس منٛز بِلکُل تہِ کِہیٖنۍ اگر بہٕ کتھ کرٕ مگر شوپین ایریا ہس دٔبجن ایریا ہس پکنس منٛز تتھ منٛز چھِ پرٮ۪تھ کُنہِ جایہِ گُجریٮ۪ن ہنٛز ڈوکہٕ پہاڑی پہاڑن پٮ۪ٹھ بیٚیہِ یتُھے تُہۍ ٹریک ٲسیٚو کران یِتھُے تہِ تُہۍ سفرس منٛز ٲسیٚو آسان یِم گُجر چھِ تۄہہِ واریاہ چیٖز میسر کران مگر ییٚلہِ تِمن منگنہٕ ینۍ تہٕ یِمن گُجرٮ۪ن سۭتۍ چھِ واریاہ پِکچٲرٕس تُجمٕژ مےٚ تہِ پانہٕ یِم مےٚ پننِس سوشل میڈیا اِنسٹا گرام اکونٛٹس پٮ۪ٹھ اپلوڈ چھِ کرمٕژ یا پکان پکان یِم ٹریکنٛگ یِم ٹریکنٛگ ڈرسٕز لٲگیتھ سوٗٹ لٲگِتھ باقٕے چیٖز یِم تہِ اسہِ ایٚولیبٕل ٲس میسر ٲس پانس نِش تِم چیٖز تِمن چیٖزن ہنٛدۍ فوٹوگراف وغیرہ باقٕے چیٖز انٛد ہیتھ چھِ اسہِ تھٔمٕتۍ پننِس سوشل میڈیا پٕلیٹ فارمس پٮ۪تھ خٲلتھ اپلوڈ کرِتھ بیٚیہِ اگر أس وٕچھو یہِ نہٕ اسہِ ایٚکٕسپیکٹے اوس کومُت کہِ جنٛگلی جانورن ہُنٛد یُن یُن گژھُن یِتھٕے دٔبجن ایریا ہس منٛز ضرور چُھ تتہِ مِلان تۄہہِ ہلکٲر ہون کٲنٛسہِ تہِ گُجر بانٛڈِ سۭتۍ یم بِلکُل یلہٕ چھِ آسان یِم نہٕ بنٛد چھِ آسان کِینٛہہ اور تتھ دوران گژھِ آسُن بِلکُل تۄہہِ اکھ ڈنٛڈٕ سۭتۍ یُس تۄہہِ پننہِ بچاو خٲطرٕ استعمال کٔرو تِکیازِ اِنسانن چُھنہِ یہِ سونٛچمُت آسان کینٛہہ کہِ شاید آسہِ تتہِ جنٛگلی جانور کانٛہہ